ہیٚلو اَسَلام علیکُم ؤنِو حظ تُہۍ کٕم حظ چھُو اَہَن حظ محمد یوٗسُف چھُس تُہۍ کٕم حظ چھُو اَہَن حظ ؤنِو کیٛاہ خٲرٕے اوسا

پرٛابلِم چھا کانٛہہ ؤنِو ؤنِو اَہَن حظ فایِل وَنُن مطلب مسلہٕ کتھ پٮ۪ٹھ چھُ اَچھا اَہَن حظ ٹھیٖک گوٚو کَتھ پٮ۪ٹھ

اَہَن حظ گوٚو ٹھیٖک تُہۍ وٲتۍزیٚو پگاہ آفسَس پٮ۪ٹھ أسۍ کَرو تٔتی کتھ بیٚیہِ کیٛاہ آسہِ سٲلِم فیملی کھٔسِو یوٗرۍ أسۍ کَرو پتہٕ ییٚتی آرام سان کتھ بیٚیہِ کھٲلۍزِہوٗکھ أہٕنٛدِ منٛز تہِ کیٚنٛہہ اَہَن حظ اَمہِ آیہِ ما یِیہِ کَتھ کَرنہٕ ژٕ وَنکھ اکھ کَتھ ہُم وَنن بیٛاکھ کَتھ پگاہ أہٕنٛدِ منٛز أہٕنٛدِ منٛز أہنٛدِ منٛز کھٲلۍزِہوٗکھ کیٚنٛہہ نفر أسۍ کَرو یِمن سۭتۍ تہِ کتھ وُچھو اِشوٗ کتھ پٮ۪ٹھ چھُ

بیٚیہِ چھِ اَہَن حظ یِم چھِنا ضروٗری کھالٕنۍ ژٕ وَنکھ مےٚ پنٕنۍ کہانی یِم أہُنٛد چھُنا بوزُن ضروٗری مسلہٕ کیٛاہ چھُ کیٛاہ چھُ گوٚمُت اَہن حظ ییٚلہِ ژٕ ونکھ یِم وَنن پگاہ ہے اَمہِ آیہِ چھُ گوٚمُت مےٚ چھُنا بوزُن دٔلیٖل کیٛاہ چھِ تَوے تِم چھِ ضروٗری کھالٕنۍ پتہٕ حظ وُچھو ییٚتی فیٖس ویٖس کیٛاہ روزٮ۪و تۄہہِ دۄنوٲنی أکسٕے ہٮ۪کہٕ بہٕ تھٲوِتھ یہِ ہٮ۪کو دۄنوٲنی فیٖس ویٖس تھٲوِتھ پتہٕ وُچھو ییٚتی کیٛاہ روزِ فیٖس ویٖس آ تُہۍ وٲتۍ زیٚو سٲنِس آفسَس پٮ۪ٹھ اَہَن حظ سِریٖنگرٕ چھِ أسۍ اَہَن حظ خۄدایہِ سٕنٛدِ مدتہٕ سۭتۍ گۄڈٕ تھٲوِو خۄدایس پٮ۪ٹھ بروٗس پتہٕ تھٲوِزیٚو مےٚ پٮ۪ٹھ بروٗس مسلہٕ گَژھِ ٹھیٖک فِٹ الحمدُاللہ فِٹ گَژھِ تُہۍ کھٲلۍزِہوٗکھ یِم تہٕ بیٚیہِ کھٔسۍزیٚو پانہٕ تہِ ضروٗری توتہِ پھربی کھٔسۍزیٚو تُہۍ گۄڈٕ وۅنۍ گۄڈنیُک چکر بہٕ وُچھٕ کیٛاہ مسلہٕ چھِ پتہٕ پتہٕ کھٲلۍزِہوٗکھ یِم تہِ اگر تٮُ۪تھ کِرٹِکٕل سیٖرٮ۪س مسلہٕ اوس فایِل تھٲیزیٚو تُہۍ فُل سۭتۍ کیٛاہ مسلہٕ چھِ کیٛاہ چھِ تُہۍ کھٲلۍزیٚو یہِ سۭتۍ پتہٕ وُچھو یِمن کیٛاہ مسلہٕ آسہِ گۄڈٕ وُچھو تُہنٛد اگر مسلہٕ اوس زیادَے پہن تیٚلہِ چھِ یِم پتہٕ ضروٗری کھالٕنۍ گۄڈٕ تھٲوِو تُہۍ خۄدایس پٮ۪ٹھ بروس پتہٕ تھٲیزیٚو مےٚ پٮ۪ٹھ بروس اَدٕ حظ اَسَلام علیکُم